ہیٚلو اَسلام وعلیکُم سلام ٹھیٖک چھُو حظ نہٕ حظ ٹھیٖک تُہۍ چھِو حظ پِرٛنٕس فہیم اچھا تُہۍ ؤنۍتَو مےٚ تُہۍ کیٛازِچھُو نہٕ سکوٗل یِوان أسۍ حظ چھِ سکوٗل ایٚڈمِنِسٹرٛیشیٚن پیٚٹھ تُہۍ ؤنۍتَو مےٚ تُہۍ کیٛازِ چھِو نہٕ سکوٗل یِوان وارِیاہَو پٔتۍمٮ۪و کیٚنٛژو دۄہَو پیٚٹھ چھُو تُہۍ ایٚپسیٚنٛٹ تُہۍ ؤنِو مےٚ تُہۍ کیٛاہ چھُو نہٕ سکوٗل یِوان مطلَب یِژھ کیٛاہ اِمپاٹیٚنٛٹ کٲم پیٚوٕ تۅہہِ تُہۍ ہیوٚکوٕ نہٕ سکوٗل ایٚٹنٛڈ کٔرِتھ کِہیٖنٛۍ تہِ اچھا لیکِن آ مےٚ حظ آے تُہٕنٛز آ بیٛاکھ تہِ کمپلینٛٹ زِ تُہۍ چھِو نہٕ آ یَتھ ایٚکزامَس منٛز اَصٕل پٔرفارمیٚنٛس ہٲمٕژ کِہیٖنٛۍ تہِ تۅہہِ حظ چھِ واریاہ زیادٕ لیٖس آ کَم ما مطلَب واریاہ زیادٕ لیٚس مارکٕس آمٕتۍ تہٕ امیُک کیٛاہ وَجہ ہیٚکہِ ٲسِتھ اچھا مطلَب تُہۍ چھِو واریاہ زیادٕ یہِ لوو پٔرفارمیٚنٕس ہٲومٕژ ایٚکزامَس منٛز مطلب باقیو شُریٚو ہِنٛدۍ کھۄتہٕ تُہُنٛذ تۅہہِ پیٚٹھ حظ ٲس اسہِ واریاہ زیادٕ ایٚکٕسپٮ۪کٹیشن تہٕ لیکِن ییٚلہِ اسہِ تُہُنٛد رِزَلٹہٕ چیک کوٚر تَتھ منٛز ٲس واریاہ زیادٕ لوو پٔرفارمیٚنٛس تُہُنٛذ اَمیُک مطلب اسہِ حظ گوٚو یہِ تھوڑا سا یہِ پَریشان اسہِ دوٚپ اسہِ کَرو تۅہہِ سۭتۍ کَنٹیٚکٹہٕ اچھا لیکِن وۅنۍ چھِ برٛونٛہہ کُن چھِ وۅنۍ یہِ محنَت کَرٕنۍ تہٕ باقِیَن شُریٚن چھُنہٕ دِیُن برٛونٛہہ گَژھنہٕ تۅہہِ تۅہہِ چھِ اسہِ زیادٕے ایٚکٕسپٮ۪کٹیشنٕز تہٕ تُہۍ چھِو مطلَب اصٕل آ لٔڑکہٕ چھِو تُہۍ کٕلاسَس منٛز تہٕ اِسلیے مےٚ دوٚپ تۅہہِ سۭتۍ کَرو کَنٹیٚکٹہٕ یہِ تۅہہِ وَنہو اچھا اگر نہٕ تُہۍ مَطلَب یہِ ہیٚکو کٔرِتھ اگر نہٕ تُہۍ سکوٗل ہیٚکو ایٹینٛڈ کٔرِتھ یا اگر نہٕ تۅہہِ اَصٕل پٔرفارمیٚنٛس آیوٕ نیٚکٕسٹہٕ یُس ایٚکزام کرو أسۍ کَنٛڈَکٹہٕ تہٕ اسہِ ما حظ پیٚیہِ تُہُنٛدٮ۪ن پیرینٛٹَن سۭتۍ کَنٹیٚکٹہٕ کَرُن تِکیٛازِ یہِ چھُ واریاہ زیادٕ آ اِشوٗ اَکھ بَنان پَتہٕ برٛونٛہہ کُن ییٚلہِ نہٕ اکھ آ مَطلَب أکِس آ اَکھ آ بَچہِ ییٚلہِ ییٚلہِ نہٕ پَران چھُ پَتہٕ چھُ یہِ بوٚڈ بارٕ اِشوٗ بنان اسہِ ما حظ پیٚیہِ پَتہٕ تُہُنٛدٮ۪ن گَرِکیٚن سۭتۍ کَنٹیٚکٹہٕ کَرُن اَدٕ حظ بِہِو تیٚلہِ خۄدایَس حَوال اَسَلام وعَلیکُم